ترٛےٚ دۄہ برونٹھ ٲسٕس بہٕ ڈاکٹرس نِشن گٔمٕژ اِسلام آباد تہٕ وٲر آیہِ تَتہِ اَسہِ ژیٖرۍ ٹایم لوٚگ واریاہ تہٕ واریاہ لیٹ گوٚو گرٕ واتنس منٛز أتھۍ سۭتۍ اوس یِم سارے گرِ آسہٕ درامژٕ گرٕ پَنُن پَنُن کُنتھ تہٕ اَتہِ اوس نہٕ بیڈ وول ایلَاوُڈ تَمہِ ساتن پرٛیزنٹس منٛز کٔہینۍ تہٕ پٔہر کھنڈ گوٚو اکھ آٹو ڈرایور اوس تَتہِ تہٕ سُہ آو مےٚ نِش تہٕ گۄڈٕنیتھ کھوٗژس تھوڑا مےٚ دوٚپ خبر کیُتھ آسہِ کیاہ آسہِ تہٕ واتناوے مےٚ سیفلی گرٕ نہ واتنایہِ تہٕ مَگر ہُپٲرۍ اوس ژیر تہِ گوٚومُت تہٕ بہٕ کھٔژٕس آٹووس مَگر شُکرِیا شُکرِیا أمِس آٹو وٲلۍ سُند أمۍ أنِس بہٕ گرٕ سیفلی اَصٕل پٲٹھۍ یہِ اوس بَڑٕ رُت اِنسان نیک اِنسان اوس تہٕ أمۍ واتنٲوٕس بہ گرٕ اَصٕل پٲٹھٮۍ تہٕ اللہ تعالیٰ کٔرِنۍ أمِس صحت تہٕ عِزت ہمیشہٕ خٲطرٕ بیٚیہِ دِیٖنٮ۪س اَتھ کارَس ہُریر یُس یہِ کار چھُ کران یَتھ مںز کٔرنس برکت تہٕ خبر کۭتیاہ آسان ییٖتیاہ تہِ یِمن یِم بَکار چھِ یِوان